السلامُ علیکُم آ یہِ چھُ حظ رعیٖس صٲب اَہن حظ آ اَسہِ حظ اوس ہوٹل بُک کَرناوُن اَسہِ اوس گُلمَرٕگ گُلمَرٕگ یُن نیکٕسٹ مطلب آتھوارِ دۄہ حظ پگاہ نہٕ کیٚنٛہہ کٲلۍکٮ۪تھ اوس اَسہِ یُن گُلمَرٕگ تہٕ اَسہِ اوس یَیٚتہِ ہوٹَل بُک کَرناوُن تۄہہِ چھُو نا وَن وَنٛڈر لینٛڈ وَنٛڈر لینٛڈ ہوٹل چھَنہٕ تُہُنٛدٕے رعیٖس صٲب آ أسۍ حظ چھِ لگ بگ ژور نَفَر ژور دوس چھِ أسۍ ٹھیٖک چھِ حظ تہٕ أسۍ چھِ أسۍ چھِ چاہان ڈَبٕل بٮ۪ڈ روٗم زٕ زٕ بٮ۪ڈ ڈَبٕل بٮ۪ڈ روٗم چھِ أسۍ چاہان دۄن دۄن نَفرَن خٲطرٕ ٹھیٖک چھِ حظ

اَچھا

اَچھا تُہۍ چھِو وَنان سُویٖٹَس منٛز ہیٚکِو تُہۍ ژورَن نَفرَن اَسہِ دِتھ

ٹھیٖک صُبحٲے چاے صُبحٲے چاے ٹھیٖک اَچھا شامُک کھٮ۪ن دۄہلی دۄہلی لنٛچ لنٛچ مِلہِ نا تَتھ منٛز

اَچھا اَتہِ چھُس اَتھٕے اَتھٕے منٛزٕے اِنٛکلوٗڈ اَتھ تۄہہِ ووٚنوٕ نہٕ مگر یہِ کِہیٖنۍ کہِ تُہۍ کوٗتاہ ہیوٗ مطلب پٔر پٔر نَفر کوٗتاہ یِیِو تُہۍ أکِس نَفرَس سُہ چھُ گژھان ساڑ سَتھ ساس تُہۍ چھِو وَنان پٔر پٔر نَفَر أکِس نَفرَس چھِ رۄپیَس دَہ ساس بَرٕنۍ اے سی یَس تَتھ منٛز گژھِ تٔمِس

اَچھا اَچھا پوٗرٕ أکِس روٗمَس خٲطرٕ چھُو وَنان تُہۍ ٹھیٖک تَتھ منٛز چھُ پَتہٕ تُہۍ وَنان ہُتہِ چھُ تَتھ منٛز گَنڈولا سٔروِس تہٕ بیٚیہِ ٹھیٖک اَچھا تۄہہِ چھُو حظ اَتہِ ہوٹلَس چھُو حظ تۄہہِ ییٚتہِ رٮ۪سٹرٛونٛٹ اگر رٲتۍ کیُت کیٚنٛہہ بۄچھِ وۄچھِ لَگہِ تہٕ اَچھا نہ نایٹَس چھا روزان رٮ۪سٹرٛونٛٹ یَلہٕ اچھا اچھا ٹھیٖک ٹھیٖک ٹھیٖک بٲقی یِم سُو سُومِنٛگ پوٗل وغیرہ جِم وغیرہ چھُ سُہ

اچھا اچھا ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک اَتہِ پٮ۪ٹھ کوٗتاہ حظ چھِ نہ نزدیٖک گژھان یہِ گَنڈولا کوٗتاہ دوٗر چھِ اَتہِ پٮ۪ٹھ تُہنٛدِ ہوٹلہٕ پٮ۪ٹھ اچھا حظ تۄہہِ چھُو گاڑِ گاڑِ سٔروِس تھٔومٕژ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ تہٕ چلو اِنشاء اللہ تۄہہِ چھُو اچھا یہِ ؤنۍتو مےٚ أسۍ کَروا وٕنی آن لاینٕے پیمٮ۪نٛٹ کِنہٕ تور وٲتِتھ دِمو أسۍ کیش

کوٗتاہ مےٚ پیٚیا مےٚ پیٚیا پنٛژاہ مےٚ پیٚیا اوٚڑ أڑ پیمٮ۪نٛٹ کَرٕنۍ پنٛژاہ پٔرسَنٹ أڑ پیمٮ۪نٛٹ ژور مےٚ ٲس مطلب لگ بگ زٕ ساس رۄپیہِ چھُو تُہۍ وَنان لگ بگ زٕ ساس اچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک ٹھیٖک حظ ٹھیٖک حظ چھُ اَدٕ حظ چلو اِنشاء اللہ تیٚلہِ حظ کَرون تۄہہِ یہِ آن لاینٕے پیمٮ۪نٛٹ بیٚیہِ سوزو بہٕ تۄہہِ ڈِٹیلٕز یَتھٕے تُہٕنٛدِسٕے وَٹسیپ نمبرَس پٮ۪ٹھ ٹھیٖک چھِ حظ تہٕ

ٹھیٖک ٹھیٖک حظ چلو اَدٕ حظ اِنشاء اللہ سَمکھو تیٚلہِ اِنشاء اللہ جلدی آتھوارِ اَدٕ حظ جَذاک اللہ خیر